دٔہِمہِ جمٲژ پاس کَرنہٕ پَتہٕ یِم زَن ایٚجوکیشنَل پرٛٮ۪فرَنٛسہٕ سٲنِس بڈگٲمۍ ضِلعس منٛز ایٚولیبٕل چھِ تِمَن منٛز چھُ نان میٚڈِکَل میٚڈِکَل آٹَس تہٕ کامٲرٕس البتہ اَمہِ علاوٕ چھُ بَچہِ ہیٚکان ٹٮ۪نتھٕ علاوٕ کانٛہہ نہ تہٕ کانٛہہ پرٛوفٮ۪شنَل کورٕس پرٛایویٹ اندازَس منٛز پرٛایویٹ اِدارٕ دٔسۍ تہِ کٔرِتھ اَمہِ علاوٕ ہیٚکہِ نہٕ سُہ یورٕ سٲنِس ایریا ہَن منٛز ییٚتہِ چھُنہٕ کینٛہہ ایٚولیبلٕے تَمے موٗجوٗب چھِ یِمَے یٲژ پرٛٮ۪فرَنٛسہٕ أمِس یہِ ہیٚکہِ ہا نان میٚڈِکَل رٔٹِتھ یا میٚڈِکَل رٔٹِتھ میٚڈِکَلَس منٛز اَلیوَنتھٕ ٹُویٚلتھٕ کٔرِتھ یا نان میٚڈِکَلَس منٛز یا آٹسَس منٛز یا کامٲرسَس منٛز مٔزیٖد ہیٚکہِ ہے سُہ کا کَمپیوٗٹر کورس کٔرِتھ سُہ چھُنہٕ تِتھ پٲٹھۍ گورمیٚنٛٹ کالجَن منٛز ایٚولیبٕل یا گورمیٚنٛٹ سکوٗلَن منٛز ایٚولیبٕل کینٛہہ وۄنۍ چھِ تٔمِس پیٚوان تَمہِ خٲطر گژھُن پرٛایویٹ اِدارَن پٮ۪ٹھ یا کَمپیوٗٹر کَرنہِ شاٹ ہینٛڈ کرِ ہے ٹایپِنٛگ کَرِ ہے یا بدل کانٛہہ ہُنر ہیٚچھِ ہے پٕلَمبٔری ہیٚچھِ ہے کارپٮ۪نٛٹرٛی ہیٚچھِ ہے تَمہِ خٲطرٕ چھِ پیٚوان تٔمِس ہمیشہِ پرٛایویٹ اِدارَس منٛز دٲخلہٕ نیُن یا آیۍ ٹی آیۍ کَرِ ہے تہٕ آیۍ ٹی آیَن ہُہ سٮ۪نٹرٛن ہُنٛد تعداد چھُ واریاہ کَم یِمَن منٛز کیٚپیسِٹی چھِ کَم رول تہِ چھُ گوٚو یِم چھِنہٕ ایٚدارٕ تہِ چھِ کَم تہٕ کیٚپیسِٹی تہِ چھِ کَم آسان اسلیے چھِنہٕ سٲری یا أسۍ وَنو توتہِ گژھِ نٮ۪صفہٕ پنٛژاہ پٔرسَنٛٹ طٲلبہٕ علم گژھِ دٔہِمہِ جماژ پَتہٕ پرٛوٚفٮ۪شنَلٕے کَرٕنۍ کینٛہہ کورٕس تاکہِ تٕم روزٕ ہن نہٕ گورمیٚنٛٹ نوکری ماتحت کینٛہہ تِم روزٕ ہَن نہٕ گورمیٚنٛٹ نوکری ہمیشہِ ژھانڑن والٮ۪ن منٛز کینٛہہ تٕم بَناوہَن پَنُن روزگار ہیٚکہٕ ہَن تِم پانَے حٲصِل کٔرِتھ بیٚیہِ ہیٚکہٕ ہَن قومَس تہِ بکار یِتھ سوسایٹی منٛز تہِ بکار یِتھ